وعلیکم السلام اِخلاق ژٕ چھُکھ ٹھیٖک صحت چھا ٹھیٖک ژٕ وَنتہٕ مےٚ اَکھ کَتھَہ ژٔے گِنٛدان اوسُکھ ٲدۍ کِرکَٹ اوسُکھ گِنٛدان ژٕ اوسکھ سٕویٖپ کران زیادٕ فوکَس ژٕ چھُکھ آف سایِڈ چھُے واریاہ اَصٕل ژٔے حد کھۄتہٕ زیادٕ آف سایِڈ اَصٕل ژےٚ یُتھٕے بال پٮ۪وَان چھِ مِڈل اینٛڈ لٮ۪گس کُن ژٕ چھُکھ گَژھان بِلکل ہینٛگ زَن تِزۍ بٲرۍ تَتھ کیاہ پٕتۍ کِنۍ ریٖزَن چوٗن ژٕ چھُکھ نَہ پرٛیکٹِس کَرَان لٮ۪گ سایِڈس ییٚلہِ کانٚہہ چور ییٚلہِ با ییٚلہِ با ییٚلہِ بالر بال کران چھُ ژےٚ چھُے سورٕے فوکَس گَژھان آف سایِڈَس کُن سُہ چھُ لٮ۪گَس بال ڈالان ژٕ چھُکھ تُلان آفَس کُن لگاوان گِنٛدنہِ یہِ چھےٚ نَہ ژےٚ پاے کیٚنٛہہ مَطلب یہِ لٮ۪گَس ییٚیہِ بال تَتھ چھُ پٮ۪وان لٮ۪گ سایڈس گنٛدُن آفَس ییٚیہِ بال تَتھ چھُ پٮ۪وان آفَس گنٛدُن ٹھیٖک چھُ آف سایِڈ چھُ چوٗن سٕٹرانٛگ اَصٕل بہٕ وَننہٕ کیٚنٛہہ واریاہ اَصٕل چھُ چوٗن آف سایِڈ سٕٹرانٛگ تمیُک مَطلَب مَہ گوٚو ژٕ تُلَکھ لٮ۪گَس بال گِنٛدَکھ آفس وٕچھ ژٕ کیاہ چھُکھ کَران ژٕ کَر کٲم ژٕ گَژھ پرٛیکٹِسَس منٛز یِم لاگ نٮ۪ٹ سیشن مان یہِ ژٕ یور نٮ۪ٹ گِنٛدنہِ بہٕ ہیٚچھناوَتھ ژٕ لٮ۪گ سایِڈس گِنٛدُن تہٕ چوٗن فوکَس چھُنہٕ لٮ۪گ سایِڈَس کُن گَژھان کِہیٖنۍ ژٕ کَران چھُکھ ڈٕرٛل ژٕ چھُکھ آفَٕچ بال تہِ یِوان لٮ۪گٕچ بال تہِ یِوان ژٕ چھُکھ سُہ پھِران آفَس کُن اَکھ چھے کَرٕنۍ ژےٚ کٲم اَکھ چھے ژےٚ پیڈَن پٮ۪ٹھ ییٚلہِ بال ییٚیہِ تَتھ چھِ کنٹِنیٚو لٮ۪گ سایِڈَس گنٛدُن تَتھ ما کَرَکھ کوٗشش لٮ۪گ سایِڈس بیٹ پھرنَس کوٗشِش کَرنٕچ بییہِ ما آس گژھان گۄڈنٮ۪تھ شاٹ کَرنَس منٛز کیٚہنہ گۄڈنٮ۪تھ فرٛنٹ پُل تہٕ باقٕے چیٖز بال یٕتَس پےٚ ایز پٕر بال چھُ پیٚوان گنٚدُن ہُہ نہٕ کیٚہنہ مطلب ژٕ کَرکھ گۄڈنٮ۪تھ بال کَرکھ فِٹ بیٚیہِ آس کَرَان کٲم تھوڑا بہت چھِ فِیلڈِنٛگ ویٖک کمزور فِیلڈِنٛگ آس تھوڑا بہت کَر فِیلڈِنٛگ پرٛیٚکٹِس تہِ اصٕل یا تھوڑا بہت آ فوکَس چھُ کَرُن ضروٗری کیازِکہِ اگرژےٚ کرکٹ گِنٛدُن چھُے اگر ژےٚ کرکٹ گِنٛدُن چھُنا تیٚلہِ چھُ فوکَس کَرُن اصٕل پٲٹھۍ یا مَہ گِنٛد کرکٹ کِہیٖنۍ تیٚلہِ ترٛاو کِرکَٹ گِنٛدنُے اگر کرکٹ گِنٛدَکھ اَصٕل پٲٹھۍ تیٚلہِ چھِ پوٗرٕ محنت دِنۍ ژےٚ چھُے واریاہ اَصٕل چوٗن فیٚوچر اگر ژٕ گِنٛدَکھ چوٗن فیٚوچر چھُ واریاہ اَصٕل مگراَتھ منٛز چھِ گَژھان یہِ پرٛابلِم کہِ ژٕ چھُکھ آف سایڈس منٛز گِنٛدان واریاہ اَصٕل بہتریٖن آفَس یی کانٛہہ تہِ بال ژٕ گنٛدکھ بال بالرس لگہِ نا انسان سٕنٛز ویٖکنٮ۪س پاے سُہ کرِ بالہٕ ژور پانٛژھ کرِ تہٕ ژوٗرمہِ بالہِ رَٹہِ سُہ انسان سٕنٛز ویٖکنٮ۪س أکِس میچیس منٛز اگر أکِس میچیس منٛز اگر نہٕ سُہ ویٖکنٮ۪س رٹہِ نہٕ کیٚہنہ دۄیمِس میچَس منٛز کَرِ چیٲنۍ ویٖکنٮ۪س نوٹِس آز مَہ چھُ سُہ زَمان آز چھُ سورٕے ویٖڈیو آز چھِ باقٕے چیٖزَپیٚوان کرٕنۍ ژٕ آس کَران ژٕ کَر کٲم ژٕ یہِ ژیٖرۍ ژیٖرۍ ژور بجے پَتھ کُن آ پَتہٕ کَرو اصٕل پٲٹھۍ فریم فوکس چھُنہٕ مَطلب آ بلکل بلکل اتہِ چھِ أسۍ اتہِ چھِ أسۍ ایٚکیڈمی اَکھ تَتہِ چھِ أتی چھِ یہِ آس ژیٖر تیٚلہِ یِوان تھوڑا بہت ڈٕرٚل تھوڑا بہت ایکزَرسایِز کَرَکھ کَرَکھ فِلڈِنٛگ پٮ۪ٹھ فوکس اصٕل پٲٹھۍ سٕٹرانٛگ فِلڈِنٛگ یہ آز چھِ آز چھِ فِٹنٮ۪س مین چیٖز کُنہِ تہِ چیٖزَس چھِ اَز فِٹنٮ۪س فِٹنٮ۪س بغٲر چھُنہٕ آز چَلان آ فِٹنٮ۪س چھِ مَسٹہٕ چھِ فِٹنٮ۪س باقٕے چھُکھ ژٕ پٕلیر اَصٕل چوٗن چھُ اصٕل مطلب ییٚمہِ ساتہٕ برٛۄنٛٹھ کُن ایٚکٹِویٹ گژھکھ فِلڈِنٛگ پٮ۪ٹھ دِ توجہ بییہِ دِ تھوڑا بہت آن سایِڈَس پٮ۪ٹھ چھُکھ گِنٛدان تھوڑا بہت کِمزور ژٕ پیڈَن پٮ۪ٹھ

آ اَتھ چھُنہٕ کینٛہہ پَرواے اَتھ تھوڑا بہت بہٕ اوسُس کَرَان نوٹِس ژٕ گنٛدیٚکھ کور ڈرٛایِو ووَر ڈرٛایِو زبردست شاٹ یُتھُے بالرَن لگٲے نا بال اَکھ پیڈس پٮ۪ٹھ دۄیِم تہِ پیڈس پٮ۪ٹھ ترٛیٚیِم پیڈس پٮ۪ٹھ ژٕاوسکھ کھَسَان وِکٹہِ پٮ۪ٹھٕ زَن گِنٛدنہِ مطلب اَتھ کرفو اَتھ کر فوکس او کے او کے او کے اَد سَا